پُلوامہ ڈِسٹرکَس منٛز چھ وارِیاہ خوبصوٗرَت جَگہ یِمَن یِم یِمَن جایہِ وارِیاہ خوبصوٗرَتی لَبنہٕ چھ یِوان اَتھ منٛز چھ یِوان اَکھ وارِیاہ خوبصورَت جَگہ یِتھ وَنان چھِ اَوَنتِشوارا ٹیٚمپٕل بیٚیہِ چھِ پایِش ٹیٚمپٕل یِم چھِ تِم جَگہ یِمَن یِم چھِ تِم ٹیٚمپٕل یِتھ منٛز وارِیاہ خوبصورَتی سان چھِ آمُت یہِ نَقشہٕ کٲری کَرنہٕ یِم چھِ وارِیاہ پرٲنۍ یِم تہِ لُکھ آیہِ اَتہِ چھ یِم چھِ ہیٚکَن فریلی آرام سان اور گٔژھتھ ہَمیشہِ گٔژھ ییٚتہِ چھ آسان زن ہَر پَرٛٮ۪تھ کٲنٛسہِ خٲطرٕ یلہٕ اَتہِ اَتہِ بیٚیہ چھ وارِیاہ پارکہٕ اَتہِ یِمَن یِم وارِیاہ خوبصورَت چھِ تور چھِ لُکھ گَژھَن تہٕ پَنُن فری ٹایم سۭتۍ چھِ گُزاران